سانہِ کٔشیٖر منٛز چھِ اَز دَوا ایٚفٲڈیبُل یِوان بَناونہٕ یِتھٕ کٔنۍ زِ یَتھ منٛز یَتھ منٛز چھُ واریاہ تِم دَوا یِم ہاے ریٹس پٮ۪ٹھ تِمَن چھِ یِوان کَنسیشَن کَرنہٕ واریاہ ریٹَس پٮ۪ٹھ واریاہ پٔرسَنٛٹ چھِ یِوان تِمَن کَنسیٚش کَرنہٕ تِمَن پٮ۪ٹھ چھِ یِوان واریاہ ریٹ کَم کَرنہٕ پرٛایِس اٮ۪م آر پی آسان تمِچ واریاہ کَم ریٹَس پٮ۪ٹھ چھِ یِوان دِنہٕ یہِ دَوا تمہِ عَلاوٕ چھِ واریاہ اٮ۪ن جی اوز تِتھۍ یِم فِرٛی میڈِسَن دِوان چھِ یِمہٕ غریٖبَن واریاہ مَدَتھ کَران چھِ یا اَمہِ علاوٕ چھِ اَز اَکھ بٔڈۍ سِکیٖم یُس سُہ گولڈَن کارڈٕچ سِکیٖم چھِ تمہِ سۭتۍ تہِ چھِ واریاہ مےٚ ہٮ۪لٕپ فُل سُہ چھُ واریاہ ہٮ۪لٕپ فُل تمہِ سۭتۍ چھِ واریاہ ہیٚلٕپ میلان بٮ۪مارَن امہِ علاوٕ یِم باقٕے یِم تہِ فرٛی میڈِسَنٕز چھِ ہَسپَتالَن منٛز چھِ آسان یِم تھٔومٕتۍ تِم الگ سیٚکشَن تَتھ منٛز چھِ یِوان دَوا مُفُت دِنہٕ باقٕے یِم تہِ چیٖز چھِ واریاہ مُشکِل ہاے ریٹ میڈِسَنٕز ہَسا چھِ واریاہ یِم ہَسا چھِ تِم تہِ چھِ یِوان فِرٛی دِنہٕ تہٕ بیٚیہِ چھُ اَکھ چیٖز خاص زِ اَز چھُ دۄہ کھۄتہٕ دۄہ لوٗکھ زیادٕ صدقہٕ کَران صدقَسٕے منٛز تہِ چھِ واریاہ چیٖز تِتھۍ یِم اِنسان اَکھ غریٖبَن اِنسان ایفٲرڈ ہیٚکہِ ہے نہٕ کٔرِتھ کیٚنٛہہ تَتھ چھِ تِم فرٛی میلان تَتھ چھِ علاج تہِ فرٛی میلان یِمن یِم دَوا چھِ سُہ تہِ چھِ فرٛی میلان ییٚمہِ سۭتۍ چھُ سُہ یہِ پرٛتھ کانٛہہ دوا ایٚفٲرڑ یوان میلان واتان پرٛتھ أکِس اِنسانَس تانۍ سٲنۍ کٔشیٖر چھِ زیادٕ کھۄتہٕ زیادٕ ماننہٕ یِوان مہمان نَوٲزی منٛز تِم چھِ مہمانَن سۭتۍ یُتھ سلوٗک کَران پَنٕنٮ۪ن یِم غریٖبَن تِمَن سۭتۍ کیٛاہ سلوٗک آسان کَران دَپان کٔشیٖر مَنٛز اوس پرٛتھ کانٛہہ یُس دَوہ اوس سُہ اوس نہٕ پرٛتھ تانۍ واتان کہِ مَگَر اَز چھِ کوٗشِش چَلان واریاہَن اٮ۪ن جی اوَن ہٕنٛز واریاہَن تِمَن نان گورمٮ۪نٛٹ آرگٕنایزیشَنَن ہٕنٛز تِم چھِ یَژھان زِ دوا گوٚژھ پرٛتھ أکِس جان تہٕ پرٛتھٕے پرٛتھٕے أکِس اِنسانس پرٛتھٕے پرٛتھٕے بٮ۪مارَس تانۍ واتُن چاہے سُہ أمیٖر چھا غریٖب چھا خاص کر یُس غریٖب چھُ تٔمۍ سٕنٛدِ خٲطرٕ چھِ یِوان مامَلت کَرنہٕ واریاہ کھٮ۪ن چھُ یِوان جمع کَرنہٕ واریاہ تِم بیٚمارِ یِم لا علاج یِمَن پٮ۪ٹھ لَچھٕ بوٚد رۅپیہِ ہٮ۪وان تِمَن خٲطرٕ چھِ یِمَن پرٛتھ کُنہِ مَسجِد منٛز پرٛتھ جایہِ چھِ یِم چَنٛدٕ یِوان کَران تِمَن ہٕنٛدِ ہٮ۪لٕپ خٲطرٕ تِمَن مَدتہٕ خٲطرٕ اَمہِ علاوٕ چھِ واریاہ این جی اوز یِم تِمَن مَدَت تہِ کَران چھِ اِمہِ علاوٕ چھِ ڈاکٹَر صٲب حظ یِم چھِ تِم چھِ فرٛی دَوا دِوان تِم چھِ کَنسیشَن ریٹَس پٮ۪ٹھ تِنہٕ دَوا دِوان اور اَمہِ سۭتۍ چھِ واریاہ فٲیدٕ تِمَن تہِ واتان